اَسلامُ علیکُم وعلیکُم سلام اَہَن حظ

آ تُہۍ ؤنو حظ تۄہہِ کٔم گژھنَو اَسہِ نِش بَنَن تمام قٔسٕم

اَہَن حظ اَہَن حظ اَہَن حظ اَسہِ اَسہِ حظ چھِ یہِ کاپَر دُکان سٲنِس دُکانَس پٮ۪ٹھ گوٚو صاف مال تہٕ یہِ یُس اَسہِ یہِ مال چھِ اَتھ چھِ أسۍ چھِ کران اَتھ ہٮ۪نڈ ؤرٕک یُس سون یہِ کاپَر دُکان چھِ اَتھ منٛز چھِ سٲرٕے ہٮ۪نڈ ؤرٕک آسان تہٕ تُہۍ ؤنو تۄہہِ کیٛاہ قٔسٕم چھُو ضوٚرَتھ اَسہِ نِش بَنہِ سورٕے ریٹ تہِ آسہِ رِزنیبُل اَہَن حظ اَہَن حظ کالٹی بَنہِ تۄہہِ کالٹی حظ بَنہِ تۄہہِ واریاہ صاف تُہۍ یِیُو اَہَن حظ ریٹ آسہِ رِزنیبُل تُہۍ یِیُو تُہۍ یِیُو سٲنِس شاپَس پٮ۪ٹھ تُہۍ وُچھٕو پانٕے سٲنۍ ریٹ کۭژاہ رِزنیبُل آسہِ تہٕ تُہۍ وُچھٕو بیٚیہِ سون مال کوٗتاہ صاف آسہِ اَہَن حظ آ